اگر ہَسا أسۍ وُچھو یُس أکِس گُرِس تہٕ بیٚیہِ یُس اَتھ سَوار چھُ آسان چَلاوَن وول أمِس چھُ آسان یِمَن ہَسا چھِ اَکھ رِلیشَن یِتھ کنۍ أسۍ وَنان چھِ نیٚچوِس چھِ مٲلِس سۭتۍ تہٕ مٲلِس چھِ نیٚچوِس سۭتۍ رِلیشَن آسان تِتھٔے کٔنۍ ہَسا چھُ آسان یِمن تہٕ پانہٕ وٲنۍ یہِ رِلیشَن اَکھ یِمن ہَسا چھِ اَکھ ڈیٖپ گَژھان اَکھ پانہٕ وٲنۍ اَکھ سِمپیتھی اَکھ لَو گَژھان ڈیٚولَپ پانہٕ وٲنۍ تہٕ یہِ روزان چھُ یِمَن واریاہَس ٹایمَس ییٖتِس ٹایمَس یہِ گُر چھُ آسان أمِس مٲلکَس تحت کَران ؤر کٲم کَران تہٕ اگر أسۍ وُچھو یعنی کہِ یوٚس یہِ رِلیشَن چھِ آسان یہِ ہَسا چھِ آسان اَکھ زبردست رِلیشَن یِمَن پانہٕ وٲنۍ تہٕ یِمَن ہَسا چھُ آسان اَکھ اَنڈرسٹینڈِنٛگ اَتھ مَنٛز اَنڈرسٹینڈِنٛگ مطلب کیٛاہ گوٚو مطلب یہِ ہَسا چھُ آسان یُس یہِ گُر چھُ آسان یہِ ہَسا چھُ آسان مٲلکَس پَننِس پَرزٕناوان یہِ چھُ أمۍ سُنٛد مطلب اِشارٕ تانۍ پَرزٕناوان أمۍ سُنٛد وۄتھُن بیہُن سورُے چھُ یہِ پَرزٕناوان اَکھ گُر أکِس مٲلکہٕ سُنٛد یوٗتاہ چھُ أمِس آسان أمِس سۭتۍ تتھ وَنان أسۍ محبت گوٚمُت أمِس گُرِس کِس مٲلکَس سۭتۍ یُس أمس گُرِس مٲلِس چھُ آسان تٔمِس سۭتۍ چھُ آسان أمس محبت گوٚمُت زبردست تہٕ یوٚس یہِ ٲں رِلیشَن چھِ یہِ ہَسا چھِ گَژھان ٲں یعنی کہِ یوٗتاہ یوٗتاہ یہِ أمس ٲں گُرِس سۭتۍ روزِ أمس سۭتۍ پَکہِ أمس سۭتۍ وۄتھہِ أمِس نِیہِ سَوٲرۍ کَرنہِ یا کٲم کَرنہِ یا کُنہ جایہِ نِیَس یہِ رِلیشَن ہَسا چھ گَژھان دۄہ کھۄتہٕ دۄہ زیادٕ یِمَن پانہٕ وٲنۍ گَژھان اِنکرٛیٖز رِلیشَن یمن پانہٕ وٲنۍ تہٕ أسۍ ہَسا چھِ مطلب چھِ مےٚ مطلب پَننہِ جایہِ تہِ وُچھمُت یُس یہِ رِلیشَن چھِ یہِ چھِ روزان یِمن پانہٕ وٲنۍ اَکھ اصٕل پانہٕ وٲنۍ تعلقات چھِ یِمن پانہٕ وٲنۍ روزان تہٕ ییٚمہِ کِنۍ وجہ سۭتۍ چھِ گَژھان کٲم اَمہِ سۭتۍ چھِ یِمن گَژھان کٲم رِلیشَن چھِ روزان اصٕل تہٕ یہٲے چھِ روزان یہِ مطلب پَتہٕ چھِ یِم ٲں أمس اَنڈَرسٹیٚنڈ تہِ کَران أمۍ سُنٛد وۄتھُن بیہُن سورُے چھُ یہِ اِنڈَرسٹینٛڈ اَکھ گُر کَران تہٕ مٲلکَس تہِ چھُ اَمہِ سۭتۍ اَکھ ایٚفیٚکشنیٹ گَژھان لَو گَژھان محبت گَژھان أمِس گُرِس سۭتۍ